پنٕنہِ زِنٛدگی منٛز چھُس بہٕ زیادٕ زیادٕ پَہَن قدٕر کَران ٹایمَس یُس ٹایم چھُ یہِ چھُ یہِ چھِ اہم چیٖز اَکہِ لَٹہِ گُذرا ہوا وقت چھُ نہٕ واپَس یِوان کِہیٖنٛۍ اِسلیے ٹایمَس گَژھِ ہر کانٛہہ قدٕر کَرُن میٛٲنۍ پٲٹھۍ بہٕ چھُس واریاہ زیادٕ ٹایمکِس قدر کَران بہٕ چھُس صُبحٲے وۅتھان سُلی کَران دۄہَس پَنٕنۍ کٲم پَرنٕچ کٲم پَتہٕ ژیٖرۍ شۄنٛگان تہِ سُلی پَتہٕ نٮ۪ماز تہِ پانٛژھ وقت تہِ پَران نیمٚازٮ۪س پانٛژھ وقت تہَِ پران باقٕے واریاہ واریاہ زیادٕ یُس کٲم ٹایمَس پٮ۪ٹھ پَنٕنِس پَنٕنِس ٹایمَس پٮ۪ٹھ کَران ہر کانٛہہ کٲم کانٛہہ چھُس نہٕ بہٕ لیٹ کَران صُبحٲے گژھان کالج تہِ مےٚ چھُ دوٗر کالج تٕرہ کِلوٗ میٖٹَر توتہِ چھُس بہٕ ٹایمَس پٮ۪ٹھ واتان تور پَتہٕ تور تہِ پَتہٕ ٹایمَس پٮ۪ٹھ واپَس یِوان پَتہٕ گَرِچ کٲم پَتہٕ سکوٗلٕچ کٲم پَتہٕ دوستَن دوستَن دوستَن تہِ دوستَن سۭتۍ وۄتھُن بِہُن تِمَن سۭتۍ تہِ ٹایم سُپینٛڈ کَرُن بیٚیہِ واریاہ چیٖز زٔمیٖنٛدٲری آسان تِم کَران ہر کانٛہہ مطلب ہر کانٛہہ کٲم چھُس بہٕ کَران مطلب توتہِ وۄنۍ ٹایمَس ٹایمَس گژھِ اِنسان قدر کَرُن ٹایم چھُ أہم چیٖز یَتھ زِنٛدگی ہُنٛد یُس ٹایم اکہِ لٹہِ مۄکلٲو اَکھ وقت اکہِ لٹہِ مۄکلہِ وقت سُہ ییہ نہٕ دوبارٕ کہیٖنٛۍ پَتہٕ ہیککھ نہٕ ژٕ غلطی اگر گژھِ کُنہِ ساتہٕ سُہ چھِ نہٕ ہیکان پَتہٕ دوبارٕ واپَس ٹایم اکہِ لٹہِ مَۄکلایو مۄکلایو سُورے کیٚنٛہہ أتی